ہیٚلو اَسلام السلامُ علیکُم ہیٚلو ٹھیٖک تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک یہِ تُہۍ چھُو حظ آ فوٹوٗگرٛافر آ اَ اَسہِ ویڈِنٛگ حظ آ سَتوُہ اَگَستہٕ سَتوُہ اَٹھووُہ اَگست چھِ اَسہِ ویڈِنٛگ گَرِ فَنٛگشَن تہٕ تٔتھۍ خٲطرٕ چھِ اَسہِ ویٖڈیوگرٛافَر ضروٗرت تُہۍ تُہۍ ہیٚکِو حظ تَمہِ دۄہ تِمہِ ڈیٹہٕ ہیٚکوٕ تُہۍ ایٚویلیبُل گٔژھِتھ سَتووُہ تہٕ اَ اَٹھووُہ اَگست تُہۍ چھُو حظ تَمہِ دۄہ فرٛی تہٕ تُہۍ أسۍ چھِ کُپوارِ حظ روزان آ چوکَس منٛز اَہَن حظ اَہَن حظ یہِ چارجِنٛگ سَتووُہ اَٹھووُہ اَگست مٲنٛزۍ رٲژ تہِ تہٕ یہِ آفٹَر بَرات تہِ چھُو تۄہہِ برات سۭتۍ گژھُن تہٕ سُہ تہِ چھُ سورُے تۄہہِ کیپچَر کَرُن اَہَنہٕ تُہۍ ؤنِو حظ مےٚ چارجِز کیٛاہ چھُو تُہۍ رَٹان

کیٚنٛہہ ٹھیٖک چھُ سُے حظ فَنٛگشَن پَتہٕ یُس آفٹر بَرات چھُ بَراتَس سۭتۍ تہِ چھُ تۄہہِ گژھُن یُس پَتہٕ واپسی چھِ کَمپُلیٖٹ پوٗرٕ ویڈِنٛگ یوٚتام نہٕ سَپدِ توٚتام چھُو تۄہہِ اَسی سۭتۍ روزُن سورُے کیپچَر کَرُن اَہَن حظ

تُہٕنٛدۍ تُہٕنٛدۍ چھُ مےٚ بوٗزمُت اَمی باپَتھ کوٚر مےٚ تۄہہِ نَفرَن أکۍ پرٛیفَر تہٕ دوٚپُن تُہۍ تُہی روٗزِو جان اَتھ خٲطرٕ اَہَن حظ اَہَن حظ صحیح صحیح اَہَن مگر یہِ اَتھ چھِ وَنان کالٹی والٹی منٛز گژھِ نہٕ کٕہٕنٛۍ کَمپرومایِز سِنمیٹِک شارٹ تہِ گژھن مےٚ اَصٕل پٲٹھۍ آسٕنۍ اَہَن سِکِپ گژھِ نہٕ کِہیٖنۍ گژھُن اَہَن روزنٕے گژھِ نہٕ کِہیٖنۍ پرٛٮ۪تھ کیٚنٛہہ چھُو تۄہہِ کیپچَر کَرُن شِکایَت آسہِ نہٕ کیٚنٛہہ ٹھیٖک حظ کیٛاہ آ تُہۍ ییٚمہِ دۅہ تہِ فرٛی ٲسِو تہٕ تُہۍ ہیٚکِو مےٚ ؤنِتھ بہٕ سمکھن خٲطرٕ تَیارٕے تَیار

مگر ٹایمَس پٮ۪ٹھ سَتووُہ اَٹھووُہ اَگَست ٹایمَس پٮ۪ٹھ گٔژھِو تُہۍ آسٕنۍ اَہنا سٲری رِشتہٕ دار تہِ گژھن خۄش گژھٕنۍ پرٛٮ۪تھ کٲنٛسہِ ہُنٛد گژھِ آسُن فوٹوٗگرٛاف گرٛوٗپ فوٹوٗ سورُے کیٚنٛہہ اَہن حظ برٛاڈِ سُنٛد تَمامَن ہٕنٛدۍ فوٹوٗ گژھن آسٕنۍ آ وۅں کَر دِیِو تُہۍ مُلاقات حظ أسۍ کَر سمکھو کَرو اَتھ ریٹ ویٹ سورُے ڈِسکس آ ٹھیٖک حظ ٹھیٖک ٹھیٖک ٹھیٖک

اَہَن ٹھیٖک اِنشاء اللہ اِنشاء اللہ

وعلیکُم